ہیٚلو اَسلام علیکُم وعلیکُم اَسلام ٹھیٖک چھِو حظ اَہَن حظ ٹھیٖک بہٕ حظ چھَس یِم بہٕ چھَس رَچھان یِم نا طوطہٕ زٕ حظ چھِ مےٚ أنۍمٕتۍ گرِ بیٚیہِ چھَس بہٕ برٛٲر اکھ رَچھان مےٚ حظ گوٚو تِمن واریاہ ٹایم رَچھان مَگر بہٕ چھَس تِمن پَنٕنہِ آیہِ کوٗشِش کران واریاہ تھوڑا بہت یِم بوٗلۍ ووٗلۍ ہیٚچھناوَن تاکہِ تِمن گژھِ تِمن گژھِ میٛون کیٚنٛہہ سَمجھ یُن تِم پَنٕنہِ آیہِ حظ کَریے مےٚ واریاہ زیادٕ کوٗشِش مَگر تِمن چھُنہٕ کِہیٖنٛۍ ٹوٹَل مطلب سَمجھ یِوان زیادٕ کیٚنٛہہ بہٕ چھَس نہٕ تِم ہیٚکَن ٹرین کٔرِتھ کِہیٖنٛۍ وۅنۍ حظ بوٗز مےٚ تُہُنٛد طوطن حظ گٔے مےٚ تَقریٖبَن ترٛےٚ ؤری تہٕ یۄس برٛٲر چھِ تٔمِس ٲسٕس بہٕ گۄڈَے تٔمۍ سِٕنٛز مطلب موج رَچھان تہٕ سۄ ٲسۍ توتہِ تھوڑا بہت گٲمژ ٹرٛین تہٕ مَگر تُل وۅنۍ چھُ تٔمۍ سُنٛد یہِ بَچہٕ أمِس گٔے یہِ چھُ تقریٖبَن چھُ یہِ مطلب اکھ وٲرشُن چھُ یہِ تقریٖبَن یہِ تہِ یہِ تہِ حظ ٹھیٖک ٹھیٖک

ٹھیٖک اَچھا فیٖسُک فیٖسُک کیٛاہ چھُ فیٖس کوٗتاہ چھِو تقریٖبَن ہیٚوان اَچھا ٹھیٖک ٹھیٖک ٹھیٖک اَہَن حظ اکھ ریٚتھ چھُ فُل اَچھا ٹھیٖک ٹھیٖک حظ چھُ تُہۍ ؤنۍتَو ٹایم کوٗتاہ لَگہِ ٹایم ٹایم چھِو تُہۍ وَنان ریٚتھ کھنٛڈ لَگہِ تقریٖبَن نا اَچھا ٹھیٖک اَدٕ حظ تیٚلہِ کرو کوٗشِش دۅن ریٚتن تام ہیٚکو تیٚلہِ ہُہ تُلِو پانَس تہِ چھُناہ حظ یِوان پَنُن ٹایم تہِ چھُ دیُن تہٕ ٹایم کَڈُن چھُناہ وۅنۍ پَتہٕ مُشکِلٕے تہٕ تیٚلہِ حظ کرو تیٚلہِ کوٗشِش آ تُہۍ چھِوا گری اَز گری چھِو تُہۍ یہِ کٲم کران نا اَدٕ حظ ٹھیٖک چلو چلو ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک چھُ بہٕ حظ یِمہٕ پَگاہ تھاوَو اَصٕل پٲٹھۍ کنٹرٛیکٹہٕ کٔرِتھ ٹایم تہٕ پَتہٕ آسہوکھ برن کٲلۍکیٚتھ پیٚٹھ تہِ ہیٚکھہوکھ پَتہٕ ؤنِتھ ٹھیٖک حظ چھُ بِہِو رۄبَس حَوالہٕ